سَلام علیکُم وعلیکُم سَلام اَسلام اَوا اَوا اَوا آ گاڈَے چھےٚ گاڈَے چھےٚ آ کٲشرے بَنو تۄہہِ کٲشِر بَنو تۄہہِ اکھ نَمبر مال چھُ اکھ نَمبر اَوا اَوا مال چھُ وٮ۪چھٕے ہَے چھِ وٮ۪چھٕے وٮ۪چھے آ ڈۅڈ ڈۅڈ کِلوٗ نیرِ ژٕ ڈۅڈ ڈۅڈ کِلوٗ حظ اَوا اَوا ڈۅڈ ڈۅڈ کِلوٗ نیرنَے زٕ اَوٕ ویسے چھُ سَہل بَنان ویسے چھِ بۅنے ریٹ آسان کَرٕنۍ تُہۍ تُہۍ چھِو گۄڈٕے تُہۍ ؤنِو گۄڈٕے ریٹ پٮ۪ٹھ مال تہِ مال وُچھُو نہٕ تۄہہِ وُنہِ تہٕ تُہۍ وٲتوٕ ریٹہِ پٮ۪ٹھ گۄڈٕے یہِ چھُ مالَٕے تازٕ وُنی کھوٗل مےٚ ڈَلہٕ منٛز وُنی بیٚیہِ چھُ بیٛاکھ اَکھ سُہ چھُ سُہ چھُ آ تِم نہَ فِلحال چھِ اَسہِ کٲشرِ تہٕ بیٚیہِ چھِ بیٛاکھ اَکھ ماڈل تَتھ منٛز نہَ أمۍسٕے چھِ کٔنٛڈۍ اَصٕل بٔڈی آسن تھوڑا واریاہ اَصٕل واریاہ اَصٕل یہِ چھا ڈَلٕچ گاڈٕ یہِ چھُنہٕ عام قٕسمٕ کیٚنٛہہ آ تۄہہِ سۭتۍ گژھن نہٕ فرٛاڈ گژھِ نہٕ تۄہہِ سۭتۍ کیٚنٛہہ مگر وۅنۍ تُہۍ چھِو ریٹ وَنان تۄہہِ دِمو سَستہٕ تُہۍ چھِوٕ پَنٕنی اَسہِ

تُہۍ یہِ چھُو تۄہہِ پانَس تامَتھ مطلب دَیہِ خٲرا آسوٕ پانہٕ تۅہہِ تہٕ وُںہِ وُچھوٕ نہَ تۄہہِ گاڈٕ آ أسۍ ہَے دُکانسٕے پٮ۪ٹھ ٲسۍ وُنہِ وُچھوٕ تۅہہِ گاڈ وَاڈ تہِ آ ژےٚ آسنَے گراہَکھ بَنٲومٕتۍ بَدل تہٕ ییٚمۍ بَنٲومٕتۍ بَدل تہٕ وۅنۍ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ میٛٲنۍ نہَ بایا گارینٹی گٔے میٛون مال چھُنہٕ آسان غلط کیٚنٛہہ آ تِم چھِ گۄڈٕے ریٹہٕ پٮ۪ٹھ واتان تُہۍ چھِو گۄڈٕے نا یی کران ہا ؤنہِ نَے تۄہہِ نیٛوٗوُے تہٕ کٔریو ٹیٚسٹ نِیو تُہۍ ٹیٚسٹہٕ گاڈٕ کانتی گاڈٕ کانتی سُہ تہِ ہیکھ کھٮ۪تھ آرام سان آ آ گاڈٕ کانتی بَناوکھ ژٕ اَتھ آ أسۍ چھِ سُہ چھُو تۄہہِ زیادٕ بہتر پتاہ مےٚ دوٚپ تِم تہِ چھِ اَتھ بنن واریاہ مکامہِ چھِ بَنن پَتہٕ ریسیپی اَدٕ سا اَدٕ سا